وعلیکُم سَلام اَلحمداللہ رحیٖم صٲب چھُ ٹھیٖک اَصٕل پٲٹھۍ گَرٕبار چھُ ٹھیٖک اَلحمداللہ اَصٕل پٲٹھۍ مےٚ روٗد مےٚ روٗد آورَیٚرٕے پَہَم بہٕ اوسُس ایٚکچُؤلی ڈیوٗٹی بہٕ کھوٚتُس کالے واپَس وۄنۍ کٔرۍ تو حُکُم آ یِم ٲسِم راتھ یِم ٹھیٖک چھِ یِم أسۍ بہٕ اوسُس ایٚکچُلی کالہٕ گرِکٮ۪ن سۭتۍ یِہٕے کَتھ کَرَان یِمو تہِ وَنِیو مےٚ یِتھ پٲٹھۍ بہٕ اوسُس پانہٕ سونٛچان بہٕ کرٕ تۄہہِ فون مگر مےٚ آیہِ نہٕ ٹایم پَتہٕ کینٛہہ ونۍ تو تُہۍ تُہۍ تُہٕنٛدٮ۪ن نظر تُلہٕ کیٛاہ چھُ باسان تہٕ تُہۍ ؤنۍ تَو مےٚ اَسہِ چھا اَتھ منٛز کیٚنٛہہ جمع چھا اَسہِ پٔتِم کینٛہہ اَدٕ ٹھیٖک چھُ گۄڈٕ کَرو تیٚلہِ یِمنٕے دۄن پَتہٕ وٕچھو اگر کیٚنٛہہ بَچہِ تہٕ پَتہٕ ہٮ۪کو أسۍ باقیَن تہِ کٔرِتھ تیٚلہِ أسۍ کیٛازِ کَرو نہٕ تیٚلہِ کٲم جُمعہ پٔڑِتھ کَرو أسۍ میٖٹِنٛگٕے اَکھ یِم سٲری کَرہوکھ جمع تِہنٛز راے تہِ پِرٛژھ تِمَن تہِ پِرٛژھو راے سُہ روزِ بہتر سا سارنٕے ہٕنٛز راے جِمعہ چھِ آسان آلریڈی تَقریٖبن سٲری گرِ جِمعہ پٔرۍ تھٕے کَرہوکھ تی تَتھ خٲطرٕ تَتھ خٲطرٕ چھُ مےٚ اَسہِ الگ سُہ کوٚرمُت پونٛسہٕ تَمہِ دۄہ کینٛہہ جمع سُہ چھُ اٮ۪کاوُنٛٹَس منٛزٕے الگ اَدٕ سُہ کَرو تٔمنٕے خٲطرٕ سُہ چھُ کوٚرمُتُے تمنٕے خٲطرٕ ٹھیٖک چھُ تَتھ مُتلِق چھِ مےٚ باقیَن نمبرَن تہِ راے پرژھمٕژ تٔمِس چھِ تَتھ پٮ۪ٹھ مُتفِق ٹھیٖک ٹھیٖک چھُ حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ أسۍ کَرو أسۍ کَرو میٖٹِنٛگ أسۍ سَمَو تٔتی تٔتی وٕچھو کیاہ راے روزِ کوٗتاہ کوٗتاہ چھِ دیُن گرَس تہٕ کَرو کوٗتاہ پھلہِ تہٕ کٔمِس کیٛاہ چھُ تمی حِساب کرو تیٚلہِ روزِ جمعہ مےٚ باسان ٹھیٖک آ یِمَن تھٲے زیو ؤنِتھ شیٚش سوٗزِتھ نفرَن پننٮ۪ن یِم اَسہِ مٮ۪مبر چھِ یِمَن روزُن اَتی چلو باقٕے اَلحَمداللہ ٹھیٖک چلو کَرو مُلاقات اِنشاء اللہ تیٚلہِ اَدٕ حظ بِہِو رۄبس حوال